اَگر أسۍ بیسِک نیٚسَسِٹیزن ہِنٛز کَتھ کرو یِتھۍ پٲٹھۍ أسۍ وَنان چھِ روٹی کَپڑا اور مکان تِتھٕے پٲٹھۍ چھُ ؤنٛکیٚس اَسہِ ہیلتھ اٮ۪جوکیٚشن پاور تہٕ واٹر پا پاور تہٕ آب بیسِک نیٚسَسِٹیز اَگر أسۍ کَتھ کَرو ؤنٛکیٚس اَسہِ کم فیسلٹیٖز اٮ۪ویلیبٕل چھِ ہیلتھ ہیلتھ رِلیٹڈ سٲنِس ڈسٹرکٹس منٛز اننت ناگَس منٛز اَننت ناگَس منٛز چھِ ؤنٛکیس واریاہ ہیلتھ فیسلٹیٖز اٮ۪ویلیبٕل اَگر أسۍ مین ڈِسٹرکٹس منٛز وَنو تَتہِ چھُ واریاہ بٔڑ جی ایم سی جی ایم سی اَننت ناگ چھُ تَتہِ سپیشل بَچن ہٕنٛدۍ خٲطرٕ چھُ اَلگ یا پریویٹ ہسپَتال تہِ چھِ واریاہ ژےٚ واریاہ اَصٕل فیسلٹیٖز دِوان چھِ یِتھٕے پٲٹھۍ اَگر أسۍ تحصیل لیولہِ پٮ۪ٹھ کَتھ کَرو اَتھ چھِ واریاہ پانٛژھ ٲٹھ پانٛژھ دہ تحصیل تحصیل لیولہِ پٮ۪ٹھ تہِ چھِ واریاہ بٔڑ ہسپَتال یِمن منٛز سارے فیسلٹیٖز ؤنٛکیٚس اٮ۪ویلیبٕل چھِ یِمن سۭتۍ عام لُکن سارنی لُکن خاص کر غریٖب طبقس فٲیدٕ چھُ واتان اَگر أسۍ اَمہِ پَتھ کُن کرو کام اَمہِ پَتھ کُن چھُ أسۍ گامہٕ لیولہِ پٮ۪ٹھ گامہٕ لیولہِ پٮ۪ٹھ تہِ چھِ یتہِ واریاہ کامَن ہیلتھ سینٛٹٲرٕس چھِ فارمیسیز چھِ یِم کلنک وِلنِک چھِ تِم چھِ پرٮ۪تھ کُنہِ گامَس منٛز چھِ تِم اٮ۪ویلیبٕل یَتھ منٛز لُکَن چھُ نہٕ پیوان دوٗر گژھُن کیٚنٛہہ یُس زَن غریٖب باشنٛد چھُ آسان گامَس منٛز بَسان أمِس چھُ نہٕ پیٚوان دور واتُن کیٚنٛہہ اَلبتہ خۄدا بَچٲوِن ییٚمِس وَن تیٖژ باسہِ تھوڑا ڈیگونوز أمِس ہاسا چھُ تھوڑا سیریَس اِشوٗ تٔمِس چھِ یِم ٹرانسفر کَران ٹرانَسفر کَران بیٚیس ہس جایہِ سُہ گٔژھِنۍ گۄڈٕ ڈِسٹرکٹ لیولہِ یا سُہ گٔژھِنۍ پَتہٕ تحصیٖل لیولہِ تٔمِس چھِ توٗر کران یِم اَلبتہ اَتھیس چھُ یہِ فیسلَٹیٖز چھِ اٮ۪ویلیبٕل وَن اَگر أسۍ کَتھ کَرو پینڈیٚمِک دوران خاص کر یِتھٕے کووِڈ نَینٹیٖن پینڈیٚمِک آو زٕ ساس کُُنوُہَس منٛز آو یہِ کووِڈ نَینٹیٖن چھِ اَتھ اَمہِ موٗجوٗب وَنان یتُھٕے پینڈیٚمک آو پوٗرٕ دنیا گوٚو بنٛد پوٗرٕ دُنیاہَس سۭتۍ سۭتۍ گٔیے سوٚن سِٹیٹ یونِین ٹیٚرِٹری یۄس چھِ ؤنٛکیٚس جموں ایٚڈ کَشمیٖر یہِ تہِ گٔیے بنٛد امہ سۭتۍ أتھۍ سۭتۍ سۭتۍ گٔیے سوٚن ڈسٹرکٹ سُہ تہِ گوٚو بنٛد اَتھ منٛز کیٚنٛہہ فیسلٹیٖز کٔر سٲنۍ ڈِسٹرکٹ ایڈمِنسٹریٹن تِمو بَنوو اَگر أسۍ تحصیٖل لیولہِ ہنٛز کَتھ کَرو أسۍ کَرو یجبیارِ تحصیٖلٕچ کَتھ یِمو بَنو اَتھ منٛز الگ اکھ ہسپتال اکھ الگ ہسپتال تَتھ منٛز تھٲیِکھ یِم کووِڈ پیشنٹٕس اَمہِ سۭتۍ پیٚوو نہٕ باقٕین عام لُکن تہِ پیٚوو نہٕ اَمہِ سۭتۍ دَباو کیٚنٛہہ تِکیازِ یُس یہِ کووِڈ نِینٹیٖن اوس یہِ اوس واریاہ زیادٕ مۄہلِک بیمٲر جان لیوا بیمٲر ٲسۍ اَتھ نِش ٲسۍ سٲری دوٗر ژَلان اَمہِ سۭتۍ ٲسۍ دَپان سٲری اَمہِ سۭتۍ نہ روزو دوٗر یہِ چھِ تِکیازِ یہِ ٲسۍ لاران تہِ اَگر أکِس اِنسان اکھ اِنسان آسہِ اَتھ منٛز مُلوِس تہٕ دٔیم اوس اولریڑی ایٚفیکٹ گژھان اَگر گرَس منٛز آسہِ ہا اکھ دٔیمِس اوس اولریڈی لاران اس لیے اوس یہِ اِنسانس پیوان دوٗر روزُن کینٚژَھس ٹایمَس خٲطرٕ سَتن دۄہَن دہَن دۄہَن سُہ اوس ڈاکٹر پانے ڈِسیڑ کران أمِس کَمہِ لیولہِ ہںٛد چھُ کَمہِ سِٹیجُک چھُ یہِ بٮ۪مٲر کمہِ سِٹیجُک دور دود چھُ أمِس أمِس کوٗتاہ ٹایم لگہِ اَتھ أتھۍ سۭتۍ أتھۍ منٛز أسۍ یِم ہٮسپَتال پوٗرٕ فیسلٹیٖز پَنُن پان بَچٲیِتھ پَنُن پان رِسکہِ منٛز ترٲیِتھ عام لُکن یِم فٲیدٕ دِوان سٲنِس ہسپتالَس منٛز بَنووُکھ اَمہِ خٲطرٕ اکھ الگ ہسپتال یَتھ منٛز نہ باقین لُکن تہِ زیادٕ پیو اَثر کینٛہہ تِکیازِ یِمن کووِڈ پیشنٛٹ ٲسۍ تِم ٲسۍ تٔتھۍ ہسپتالَس منٛز تھوان تتہِ اوس تِمن اکھ ڈاکٹرن ہُنٛد بَرپوٗر ٹیٖم مدد کران ہیٚلٕپ اوس تِمن کران تِمن کیاہ دٔلیل آسہِ ہا کۭتِس ٹایمَس آسہِ ہا سۄ ٲسۍ واریاہ نٔو بلڈنگٕے تٔتھۍ منٛز اوسُس گوٚو یہِ شِفٹ کوٚرُکھ اَلبتہ یُس مین ہسپتال ٲسۍ تِمن تہِ پیٚوو نہٕ زیادٕ اَثر کیٚنٛہہ وۄں اَگر أسۍ کَتھ کَرو سب ڈِسٹرکٹ ہٮسپتال بیجبہارٕچ تہٕ أمۍ ہسا کوٚر واریاہ زیادٕ رول میٹرنِٹی چیلڑٕ کیر ہسپتال اننت ناگَن اینٛڑ جی ایم سی اننت ناگ تٔمۍ ہسا کوٚر ساروٕے واریاہ زیادٕ کنٹربیوٗٹ کووِڈ پینڈیٚمِکس منٛز یِمو ہسا دیُت لُکن زیادٕ سَفر گژھنہٕ کیٚنٛہہ زیادٕ دِژٕہکھ نہٕ پرابلِم گژھنہٕ کیٚنٛہہ